اسلامُ علیکُم سَر اییر اِنٛڈیا پیٚٹھ چھُو ایٚکچُولی ٲس مےٚ کٔرمٕژ یہِ فلایٹ بُک سریٖنگر پیٚٹھٕ آ سریٖنگر پیٚٹھٕ دہلی ٲس مےٚ کٔرمٕژ فلایٹ اکَھ بُک سۄ ٲس ساڑٕ باہ حظ سۄ ٲس گۄڈٕ دٔہے بَجہِ پَتہٕ گٔے سۄ ڈِلیے تہٕ سۄ گٔے باہ بَجے تہٕ وۅنۍ چھِ أسۍ کَران بیٚیہِ تہٕ اَتہِ چھِ ہاوان ڈِلیے یی یِم مگر یہِ چھُنہٕ ٹایِم وۅنۍ ہاوان کیٚنٛہہ کَر گَژھِ یہِ کیٛاہ گَژھِ یہِ چھُ سب یہِ اَرداہ اَگَستےَ حظ ٲس یہِ یہِ ٲس اَسہِ کٔرمٕژ ساڑٕ دٔہ ٲس اوٚتام گۄڈنیٚتھ اِنشَل ٹایِم گۄڈنِیُٛک ٹایِم اوس اَتھ ساڑٕ دٔہ دِتھ پتہٕ حظ گٔے یہِ أسۍ ساڑ باہ پیٚٹھٕ ساڑ باہ پیٚٹھٕ چھُنہٕ وۅنۍ کٕہٕنٛۍ کَنفٔرمیشَنٕے اَمِچ چھا کَر چھِ یہِ کیٛاہ چھِ واریاہ پرٛابلِم گٔے اَمہِ سۭتۍ مگر تۄہہِ پَززِہیٚو نا برٛونٛٹھٕے وَنُن اَسہِ چھُنا پرٛابلِم چھِنا اَمہِ سۭتۍ گَژھان اگر تُہۍ سیٚودُے ؤنِو کۭتِس ٹایمَس گَژھِ ڈِلیے کیٛاہ گَژھِ ڈِلیے وۅنۍ کیٛاہ گوٚو مےٚ چھُ مجبوٗری مےٚ چھُ واتُن اَز دہلی کُنہِ تہِ حالتَس مَنٛز وۅنۍ کِتھٕ پٲٹھی ہیٚکہٕ بہٕ وٲتِتھ تُہی ؤنِو مگَر بہٕ چھُس وَنان تُہٕنٛز کَتھ حظ چھُس بہٕ مٲنِتھ مگر مےٚ چھِ اَز ضروٗری واتُن مےٚ چھُ ایٚکزیم ژور بَجے پَتہٕ چھُ مےٚ اِنٹَروِیوٗ کال حظ تَمہِ موٗجوٗب اوس مےٚ گَژھُن دہلی وۅنۍ اگر مےٚ یہِ ڈِلیے گٔے بہٕ کِتھٕ پٲٹھۍ واتہٕ کَر واتہٕ وۅنۍ کِتھٕ پٲٹھۍ ؤنِو مےٚ کانٛہہ وَتھاہ بہٕ ہیٚکاہ کُنہِ پٲٹھۍ وٲتِتھ وۅنۍ چھِوا تۄہہِ باسان گَژِھیٛا اَز گَژِھیٛا فٕلایٹ گَژِھیٛا کۭتِس ٹایمَس تام ہیٚکہِ گٔژھِتھ تہِ کیٛازِ مےٚ ووٚنوٕ تۄہہِ یِہےَ مطلب تُہۍ چھِوا شُوَر فٕلایٹ گَژھیٛا اَز دۄہَس مَنٛز کِنہٕ کِہیٖنٛی کِنہٕ تۄہہِ چھُو نہٕ کانٛہہ اَیڈیاہٕے اَمیُک کوٗتاہ ٹایِم لگہِ کیٛاہ چھُو باسان یِتھٕ پٲٹھۍ کَر ہیٚکہِ نیٖرِتھ فٕلا

اَسہِ گٔے نا پرٛابلِم گٔے اَسہِ واریاہ زیادٕ تُہنٛد اَمہِ ڈِلیے کَرنہٕ سۭتۍ گۄڈٕنیٚتھ دُیٚتوٕ تۄہہِ موسمُک وَجہ دوٚیِم وَجہ چھُنہٕ تُہۍ دِوانٕے تُہۍ چھِو کَران خٲلی ڈِلیے ہَسا چھُ ڈِلیے ٹایِم چھُو نہٕ تُہۍ دِوانٕے وۅںۍ چھُنا أسۍ گٔے نا سَفَر اَسہِ گٔے نا پرٛابلِم گٔے اَسہِ نۄقصان چھُ اَسہِ چلو وۅنۍ ؤنۍتَو تُہۍ اَسہِ یہِ کَر گَژھِ تہٕ تُہۍ کٔرۍزیٚو تیٚلہِ میٚسیج یا کَنٹیکٹ کٔرۍزیٚو اَسہِ کوٗشِش کٔرۍزیٚو أزی یہِ کَرٕنۍ ٹھیٖک حظ ٹھیٖک حظ چھُ